کٔشیٖر منٛز چھِ تِم واریاہ جایہِ یور بہٕ گژھُن پسنٛد کران چھُس تِمو منٛز چھِ کیٚنٛہہ جایہِ یَتھ منٛز أہربل چھُ کۄکر ناگ پہلگام چھ گُلمرگ چھُ بیٚیہِ کونٛسر ناگ چھُ یِمن جاٮ۪ن چھُ قۄدرٔتی نَظارٕ واریاہ اَصٕل آسان یِہنٛد آبہٕ ہوا یِمن جاین ہُنٛد آبہٕ ہوا تہٕ بیٚیہِ قۄدرٔتی نظارٕ چھِ واریاہ اَصٕل اَتہِ چھُ واریاہ سکوٗن میلان یِمن جاین پٮ۪ٹھ اَگر أہربلٕچ کَتھ کرو اَتیُک آبہٕ شہر یُس چھُ سُہ چھُ کٔشیٖر منٛز واریاہ مشہوٗر اَتہِ ییٚلہِ بیٚہوان چھِ اَتہِ چھِ اِنسانس سورُے یہِ دُکھ درد یِم چھِ آسان تِم چھِ ختٕم گژھان اَتہِ چھِ اِنسانَس اکھ واریاہ سکوٗن میلان دۄیِم کَتھ اَگر أسۍ پہلگامٕچ کَرو پہلگامَس منٛز چھِ گرۍ سَوٲر واریاہ مہشوٗر أکِس آڈو ویلی چھِ آڈو وے وادی چھِ سۄ تہِ چھِ واڑیاہ مشہوٗر اَتِچ لیٚدٕر لیٚدُر دریاب یُس چھُ سُہ تہِ چھُ واریاہ مشہوٗر یتھ منٛز واریاہ گاڈٕ رَٹنہٕ چھِ یِوان اَتہِ تہِ چھُ واریاہ قۄدرٔتی نظارٕ یِوان وُچھنہٕ تریم کَتھ اَگر أسۍ کوکرناگٕچ کرو کوکرناگس منٛز چھُ چیٚشمہٕ ناگ یُس واریاہ صاف ییٚتہِ واریاہ صاف آب چھُ نیران اَمیُک آب چھُ سٲنِس سٲنِس میادَس منٛز یہِ تہِ چھُ آسان تَتھ چھُ سُہ جلدی ہَضم کران بیٚیہِ اَتہِ اَمِچ خوٗبصوٗرتی یۄس چھِ یُس اَتھ أنٛدۍ أنٛدۍ بال چھُ بالو منٛز یِم یارِ چھِ سۄ چھِ اتھ جایہِ واریاہ خوٗبصوٗرَت بناوان تَمہِ پَتہٕ اَگر أسۍ کَتھ أہر تَمہِ پَتہٕ اَگر أسۍ کَتھ گُلمرگہِ ہٕنٛز کَرو گُلمرگہِ منٛز چھِ واریاہس ٹایمس شیٖن آسان اَگر نہٕ کٔشیٖر منٛز کُنہِ جایہِ شیٖن یی وُچھنہٕ گُلمرگہِ منٛز چھُ ضروٗر شیٖن یِوان وُچھنہٕ تَتہِ چھُ بیاکھ تہِ خٲصِیت تَتہِ چھُ گنڈولا تہِ یَتھ گنڈولاہس منٛز أسۍ واریاہ تھدِ پَکان چھِ تہٕ بیٚیہِ واریاہ نظارٕ تَمہِ گنڈولا منٛز وُچھِتھ ہیٚکان چھِ

علاوٕ تہِ چھُ گُلمرگہِ منٛز سکیٹنگ ہیٚکان کٔرِتھ یِم تَتہِ گیمہٕ تہِ چھِ آسان یِم چھِ تَتہِ گیمہٕ تہِ گنٛدنہٕ چھِ یِوان تَمہِ پَتہٕ اَگر أسۍ کَتھ کونٛسر ناگٕچ کرو کونٛسر ناگ چھُ اکھ ٹریکنگ ایریا ییٚتہِ أسۍ ٹریکنگ ہیٚکان چھِ کٔرِتھ یَتھ منٛز اسۍ اکھ زٕ دۄہ لَگان چھِ پَکنَس منٛز تہٕ بیٚیہِ راتَس ٹیٚنٛٹن منٛز بیٚہُن پیٚوان پَتہٕ چھُ تَتہِ سُہ سون سَفر شروع گژھان یَتھ منٛز یُس کونٛسر ناگ چھُ تَتہِ چھُ اکھ واریاہ بوٚڑ ناگ یُس واریاہ مشہوٗر چھُ یُس واریاہ سۄن تہِ چھُ یُس تَمیُک آب چھُ سُہ چھُ واریاہ ٹھنٛڈ تہِ آسان تَتھ ناگس منٛز چھُ ژوٚوُہ بہَن رٮ۪تَن شیٖن آسان سُہ کونٛسر ناگ چھُ سٲنِس ڈسٹرک کۄلگٲمِس منٛزٕے پیٚوان بیٚیہِ یُس أہربلٕچ کَتھ کرٕ مےٚ سُہ تہِ چھُ سٲنِس ڈسٹرک کۄلگٲمِس منٛز پیٚوان یِم پانٛژوے جاے چھِ سانہِ کٔشیٖر منٛز لَبنہٕ یِوان یِم چھِ یُس پہلگام چھُ کۄکر ناگ چھُ یہِ چھُ اسلام آبادس منٛز یِوان لَبنہٕ یُس گُلمرٕگ چھُ یہِ چھُ بڈگٲمِس منٛز یِوان لَبنہٕ